اگر أسۍ کَتھ کَرو یہِ چھِ واریاہ اَصٕل سَوال یُس تۄہہِ ترٛوومُت چھُو تہٕ اگر أسۍ کَتھ کَرو یُس اَسہِ پٔتِم مطلب بہٕ چھٮ۪س پَزے اَکھ مٔنٛزِم مٔنٛزِم جَنریشَن تہٕ نہ چھٮ۪س بہٕ یُس پٔتِم جَنریشَن چھِ نہٕ یُس بروٗنٛہِم جَنریشَن تَتھ سۭتۍ وابسطہٕ اگر أسۍ وٕچھو یُس مٔنٛزِم جَنریشَن چھُ مےٚ چھِ باسان ترٛےٚ یہِ یِم ترٛےٚ جَنریشنہٕ چھِ پرٛٮ۪تھ کُنہِ چھُ الگ الگ سونٛچ سونٛچ وِچار چھُکھ الگ الگ طٔریٖقہٕ چھُکھ رہنُک سہنُک الگ الگ تہٕ اگر أسۍ پرٛٲنۍ وٕچھو تہٕ تِمَن ٲس سٮ۪ٹھاہ سادٕ تہٕ سِم سادٕ تہٕ اَصل خُشحٲلی ہنٛز زندگی نہ ٲسٕکھ کُںیُک غم تہٕ پریشٲنی دۄہَس ٲسۍ زینان تہٕ ژیٖرۍ ٲسۍ کھیٚوان بَس یِہٕے پَران وَران تہِ ٲسۍ کَم زیادٕ تہٕ ییٚمہِ سۭتۍ أچھَن اوسُکھ گاش تہٕ پَنٕنۍ یِم ہمسایَن سۭتۍ اوسُکھ اَکھ اَصٕل رِشتہٕ دارَن سۭتۍ اوسُکھ اَصٕل پنٛنِس ایٖمانَس سۭتۍ اوسُکھ یِتھَے کَن یِتھَے کَن مطلب اَصٕل پٲٹھۍ ٲسۍ تہٕ پَتہٕ اگر أسۍ یِم یُس نٔو جَنریشَن چھُ أزِچ اَزٕ تہٕ یِمَن ہُںٛد چھُنہٕ تَران سَمجھے چھُنہ وَنان سُہ کانٛہہ تہٕ یِم چھِ آمٕتۍ اورَے ہیٚچھِتھ یِمَن چھُ یِمَن گژھِ آسُن صرف فون یِمَن گژھِ آسُن باقٕے باقٕے چیٖز یُہُںٛد تہٕ سون مِزاج چھُنہٕ رَلٲنی اگر أسۍ پَنٛنی کَتھ کَرو کیٛازِکہِ بہٕ چھٮ۪س مِڈَل جَنریشنَس سۭتۍ وابسطہٕ تہٕ اَسہِ سانہِ زَمانہٕ تہِ اوس نہٕ تیٚمہِ ٹَے تیٚمہِ حِسابہٕ فون آسان کینٛہہ سانٮ۪ن گَرِکٮ۪ن اوس آسان مگر أسۍ ٲسۍ نہٕ فونَس سۭتۍ ٹایِم گُزاران وقت پَنُن گُزاران کِہیٖنۍ أسۍ ٲسۍ گیم ویم چھُ یِم گِنٛدان تہٕ نہ فوننٕے پٮ۪ٹھ آسان نٔو جَنریشَن مگر أسۍ ٲسۍ نہٕ تہِ کَران کِہیٖنۍ أسۍ ٲسۍ نٮ۪برٕکٮ۪ن گِنٛدان آسان باقٕیَن باقٕیَن چیٖزَن اَسہِ اوس صحت تہِ روزان ٹھیٖک پٲٹھٮ۪ن اَصٕل پٲٹھٮ۪ن پَران تہِ ٲسۍ مگر اَزکٮ۪ن چھُ صرف گوٚمُت سنیپ چیٹَس کُن اِنِسٹرٛاگرٛامَس کُن یِمںٕے یِمںٕے چیٖزَن کُن تہٕ یِمَن اگر کَتھ وَنو تہٕ یِم چھِ بٕتھِس پٮ۪ٹھ جواب کَران تہٕ سیوٚد تھاوان کٔرِتھ اِنسانَس یِمَن چھُنہٕ ٹھاران اِنسان کَتھ تہِ وَںنَس کِہیٖنۍ یہنٛدٮ۪ن یِمَن ہِنٛدٮ۪ن نظرَن منٛز چھُنہٕ مٲلِس ماجہِ یا پںٛنٮ۪ن بیٚنٮ۪ن بایَن خٲطرٕ کانٛہہ اِمپاٹنسٕے یِم اگر عزت چھِ کَران سُہ یِمَن نِش گوٚژھ پَنٕنۍ دوس تہٕ بَس بیٚیہِ نہٕ کانٛہہ ہَے